یِم ہینٛڈ میٚڈ کُلوتھٕس چھِ آسان تِم چھِ آسان واریاہ ڈِفرینٹ ریڈی میٚڈن نِش تہٕ بہٕ چھَس پرٛیفر کران ہیٚنڈ میٚڈٕے زیادٕ بَناوُن کیٛازِ کہِ اِنسان چھُ ہیٚکان مطلب ییٚلہ سٕژس نِش چھُ گَژھان تٔمِس چِھ ونان مطلب اَتھ کِتھٕ کٔنۍ سوٗوٕ مطلب پَنٕنہِ چویسہٕ ہُنٛد فِٹِنٛگ چھِ تَتھ گژھان مطلب پَنٕنہِ فِٹِنٛگ ہُنٛد چھُ تھوڑا تہٕ یہِ یُس پَتہٕ مطلب سُہ چھُ پَتہٕ زیادٕ سَجان تہٕ اِوِن دوٚو مطلب ییٚتہِ بازرس منٛز چھِ آسان واریاہ زیادٕ چویِسِس نہَ تہٕ بہٕ چھَس کران پریفر ہینٛڈ میٚڈٕے کیٛازِ کہِ تِم چھِ آسان اَکھ پَنٕنہِ فِٹِنٛگہٕ برابر بیٚیہِ چھِ ہیٚکان تَمہِ وِزِ یہِ مطلب یِم مطلب یُس تہِ یِم طریٖقہٕ یَژھو سوٗوُن تَمہِ طریٖقہٕ چھِ ہٮ۪کان سوٗوِتھ تہٕ تہٕ بیٚیہِ چھِ تِم آسان مطلب اَکھ چھِ یہِ پَنٕنہِ فِٹِنٛگ ہُنٚد یا پَنٕنہِ چویسہٕ پٮ۪ٹھ چھِ ہیٚکان سوٗوِتھ دوٚیم چھِ تِم چھِ نیران واریاہ دٔرۍ ٹیٚب چھِ آسان واریاہ اصٕل تہٕ زیادٕ تَوے چھَس بہٕ پرٛیفر کران تُمٕے